اَسَلامُ عَلَیکُم اَگر بہٕ وٕچھِ میون فیورِٹ سَبجَکٹہٕ یُس مےٚ سکوٗلَس منٛز اوس سُہ اوس مےٚ یُس مےٚ واریاہ زِیادٕ پَسنٛد اوس سُہ اوس مےٚ اردوٗ سَبجکٹہٕ تہٕ کِیازِ کہِ اَگر بہٕ وَنہٕ مَطلَب مےٚ کِیازِ اوس سُہ فیورِٹ سَبجکٹہٕ سُہ اوس مےٚ امہِ موجوٗب فیورِٹ سَبجکٹہٕ کِیٛازِ کہِ اَکھ چھُ سُہ مَطلَب مَطلَب مےٚ اوس سُہ مطلب ایٖزِی سان اوس مےٚ سُہ سَمٕج یِوان کِیٛازِ کہِ مَطلَب اَگَر نہٕ مَطلَب اَسہِ میم ٲس سۄ ٲس لؠکچَر دِوان پَتہٕ اَگر نہٕ سۄ اَسہِ سَمجایہِ ہا تہِ اَگر سۄ صرِف مَطلَب اردوٗ پٲٹھی یوت پَرِہا پَتہٕ اَگر نہٕ تتھ اَسہِ سۄ میٖنِٛنِگ تہِ وَنہِ ہا تہِ سُہ اوس مے پانَے مَطلَب دؠماغَس منٛز یِوان مَگر اَگر أسۍ اِنٛگلِش وٕچھُو یا ساینَس وٕچھُو یوٗت کال نہٕ تتھ أسۍ سُہ مَطلَب اَصٕل پٲٹھۍ سَمجایِن تِیوٗت کال چھنہٕ سُہ اَسہِ سَمٕج یِوان کینٛہہ مَگَر اردوٗ اوس مےٚ اَکی یِوان سَمٕج بیٚیہِ چھِ یہِ مَطلَب سٲنۍ کَشمیٖر لَنٛگویج یۄس اسہِ چھِ تتھ سٟتۍ واریاہ زِیادٕ رَلان مَطلَب یہِ چھُنہٕ زِیادٕ سَکھ مَطلَب تمہِ کھۄتہٕ کینٛہہ اَگر أزۍ یہِ وٕچھو مَطلَب اَگر أسۍ بَدَل کُنہِ مٔلکَس آسہِ کَتھ کَرٕنۍ مَطلَب زِیادٕ مُلکہٕ مُلُک مَطلَب اردوٗ لیٚنگویج یوٗز کَران تمہِ وَجَہ سٟتۍ چھِ اَسہِ سَہَل گَژھان بیٚیہِ مٔلکہٕ کؠن سٟتۍ کَتھ کَرٕنۍ اَسہِ چھنہٕ سَکھ باسان اَسہِ چھِ مَطلَب تُہٕنٛز کَتھ تہِ یِوان آسٲنی سان سَمٕج یا پَنٕنۍ کَتھ تہِ چھِ أکِس ہؠکان أسۍ تِمَن آرام سان ؤنِتھ تِم تہِ چھِ سَمجھان سٲنۍ کَتھ آرام سان بیٚیہِ مَطلَب مطلب اَتھ رِلیٹ چھ مےٚ واریاہ مَطلَب اؠنجایِنٛگ موٗمینٛٹ مَطلَب أسۍ ٲسۍ گٔمٕتۍ اکہِ دۄہ پہلگام گٔے أسۍ پِکنِک پَتہٕ سَمکھے اَسہِ تَتہِ ٹوٗرِسٹ تہٕ اسہِ کٔر تمَں سٟتۍ واریاہ زِیادٕ اؠنجاے کِیٛازِ کہِ اسہِ تِمَن تہِ اوس اردوٗ مطلب تَگان اَسہِ تہِ اوس اردوٗ تَگان تم تہِ ٲسۍ ہؠکان سٲنۍ کَتھ اصٟل پٲٹھۍ سَمجِتھ أسۍ تہِ ٲسۍ ہؠکان تُہٕنٛز کَتھ اصٕل پٲٹھۍ سَمجِتھ تمہِ وَجَہ سٟتۍ روٗد اسہِ سُہ مطلب اکھ مَطلَب واریاہ زِیادٕ اَصٕل موٗمینٛٹ یُس أسۍ زِنٛدَگی منٛز زانٛہہ گَژھِ مٔشِتھ تہٕ یِم مَطلَب تمہِ سٟتۍ روٗد مےٚ یہِ واریاہ زِیادٕ فیورِٹ یہِ روٗد مےٚ ہَمیشہِ فیورِٹ یہِ سَبجَکٹہٕ تہٕ بیٚیہِ اوس مےٚ مَطلَب اَگر أسۍ مَطلَب کینٛہہ تہِ مَطلَب کُنہِ ساتہٕ ٹَاپِک واپِک آسہِ ہا اَتھ پؠٹھ دِیُن بہٕ ٲسٕس اردوٗ پٲٹھی زِیادٕ دِوان یا اَگر کُنہِ ساتہٕ میم وَنہِ ہا کَلاسَس منٛز اَتھ مُتلِق پٔرِو کینٛہہ بہٕ ٲسٕس برٛونٹھ برٛوٹھ وۄتھان پَرنہِ کِیٛازِ کہِ مےٚ اوس یہِ پَرُن تہِ گَژھان سَہَل لیٚکھُن تہِ گَژھان سَہَل سَمجُن تہِ گَژھان واریاہ زِیادٕ سَہَل اسی لیے اوس مےٚ یہِ واریاہ زِیادٕ سکوٗلَس منٛز واریاہ زِیادٕ اصٕل فیورِٹ سَبجَکٹہٕ اوس مےٚ یہِ باسان تہٕ بیٚیہِ اوس مےٚ یہِ واریاہ زِیادٕ خۄش گَژھان بہٕ ٲسٕس فرنٛڈَن تہِ وَنان صِرِف یُتُے مےٚ چھُ تم ٲسۍ دَپان کینٛہہ فَرنٛڈ تم مَطلَب مےٚ سٟتۍ ٲسۍ تِمَن تہِ اوس اردوٗ گَژھان واریاہ زِیادٕ پَسنٛد کینٛہہ ٲسۍ تِمَن اوس اِنٛگلِش یا سایِنَس اوس تمَن پَسنٛد گَژھان مَگر أسۍ ٲسۍ أسۍ ٲسۍ زٕ ژور فَرَنٛڈٕ یِمَنَ اَسہِ مَطلَب اَسہِ اوس واریاہ زِیادٕ فیورِٹ مَطلَب اردوٕے سَبجَکٹہٕ